یِم ہَسا ایٚلڈَر پیٖپٕل چھِ تِم ہَسا چھِ زیادٕ تَر گِنٛدان تِم ہَسا چھِ زیادٕ تَر گِنٛدان گیم پَتہٕ کینٛہہ ییٚلہِ تِم بٔڑۍ چھِ گَژھان بٔڑۍ چھِ گَژھان پَتہٕ حظ چھِنہٕ تِم زیادٕ زیادٕ گیمہٕ گِنٛدان کینٛہہ تِم ہَسا چھِ پَتہٕ آسان اَپٲری گَرٕکِس کارَس سۭتۍ گَرَس پَکناونَس خٲطرٕ لٔگمٕتۍ تہٕ ییٚلہِ گِنٛدان تہِ چھِ تِم ہَسا چھِ گِندان کِرکَٹ وِرکَٹ زیادٕ بیٚیہِ ہَسا چھِ یِمے گِنٛدان فُٹ بال تھوڑا زیادٕ ہَسا زیادٕ نَسا چھِ نہٕ تِم پَتہٕ گیم گِندان کینٛہہ اکھ کِرکَٹ ہَسا چھِ تِم گِندان تم ہَسا چھُ مَز یِوان ییٚلہِ یِمَن ایٚلڈَر پیٖپلٕز چھِ گِندان تِمَن ہَسا چھُ آسان اکھ ایٚکسپیٖریَنس گِنٛدنُک پَتہٕ ہَسا چھِ تِمو نِش أسۍ تہِ ہیٚچھان لَکٕٹۍ تہِ ہیٚچھان واریاہ واریاہ واریاہ ہَسا چھِ ہیٚچھان ایٚلڈَر پیٖپِل نِش